ؤنِو کَم چھِو اَچھا ٹھیٖک اَدٕ کیٚنٛہہ چھُنہٕ تۄہہِ کر چھُو یہِ شاپِنٛگ کَرٕنۍ ا سیٹَرڈیٚے چھِ ییٚتہِ کیٚنٛہہ چھُنہٕ سیٚٹَرڈیٚے چھِ آسان زیادٕ ییٚتہِ بھیٖڈ تَمہِ دۄہہ تُہۍ یِیِو بہتَر گَژھِ تُہۍ یِیِو سَنٛڈیٚے تہٕ بیٚیہِ میلوٕ تۄہہِ تمہِ دۄہہ ڈِسکاوُنٛٹ تہِ میلہِ واریاہ تہٕ تُہۍ یِیِو تمے دۄہہ بیٚیہِ آسہِ اَصٕل واریاہ واریاہ چۄیسہٕ ہُتھٕ کنۍ آسہِ سیٚٹرڈیٚے بھیٖڈ تہٕ تۄہہِ ییٖوٕنہٕ اَصٕل مَطلَب پَنٕنہِ چۄیسہِ تُلُن آسہِ کِہیٖنٛۍ تۄہہِ موقعہٕ تُلنَس کِہیٖنٛۍ نہٕ سَنٛڈیٚے چھَنہٕ تۭژاہ بھیٖڈ تہِ آسان کِہیٖنٛۍ نہٕ تہٕ بیٚیہِ آسہِ تَتہِ اَصٕل اَصٕل اَیٹَم آسہِ تِم ییٖتیٛاہ یی تۄہہِ ضروٗرت آسٮ۪و تہِ یِیِو تہٕ بیٚیہِ چھُو ڈِسکاوُنٛٹ تہِ تتہِ ییٚتہِ چھُ ڈِسکاوُنٹ واریاہ اَصٕل کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍ آ تُہۍ کٔرۍزیٚو مےٚ فون کٔرۍزیٚو تُہۍ مےٚ تہٕ بہٕ وَنو تۄہہِ گٲڑۍ تُہۍ ؤنۍزیٚو مےٚ لوکیشَن سوٗززیٚو مےٚ تہٕ بہٕ ہا یِمہو تۄہہِ توٚتتھٕے تہٕ بہٕ کَرٕہو تُہۍ پِک اَپ تہٕ بہٕ وَنہو پَتہٕ تۄہہِ کوٚتَتھ چھُ یُن تہٕ بہٕ تُلہٕ تۄہہِ پانے پَتہٕ بہٕ ہاوو تۄہہِ پانے کَتٮ۪تھ چھُ ایٚڈرَس ہاوو تۄہہِ بہٕ پانے تُہۍ کَتٮ۪تھ یِیِو آ یہِ تۄہہِ تۄہہِ کیٛاہ چھُو ضروٗرت

آ پَلو چھِ ییٚتہِ مَطلَب ڈِفرَنٛٹ چۄیِس یہِ تہِ تۄہہِ ضروٗرت آسٮ۪و نا تہِ میلنَو تۄہہِ آ سِلوَر یِم سوٗٹھ چھِ یا باقٕے یِم کیجوَل سوٗٹھ چھِ تِم تہِ میلنو یا یہِ تہِ تۄہہِ آسوٕ ضروٗرت تہِ تہِ ہر کیٚنٛہہ میلوٕ اَچھا اَچھا شُکریہ اسَلام علیکُم